اَسَلامُ علیکُم اَکھ لَچھ دہ ساس ترٛےٚ لَچھ پٕنٛژٕہ ساس پانٛژھ لَچھ وُہ ساس سَتھ لَچھ ٲٹھ ساس دَہ لَچھ دہ ساس